بہٕ چھُس گژھان وایَہو چیٖزو سۭتۍ خۄش تِکیٛازِ بہٕ چھُ اَکھ سٹوٗڈنٛٹ گۄڈنٮ۪تھ وَنہو تۄہہِ بہٕ یِہٕے کَتھ زِ بہٕ چھُس اَکھ سٹوٗڈںٛٹ اور سٹوٗڈنٛٹَس چھُ مےٚ ییٚمہِ دۄہ پرنہٕ وَرنہٕ یی اَصٕل یہِ تہٕ اٮ۪کزام آسہِ مےٚ مےٚ ہیٚکہِ کالِفَے گٔژھِتھ یا پرٛٮ۪پریشَنٕز چھِ مےٚ اَصٕل تہٕ یہِ چیٖز چھِ مےٚ واریاہ زیادٕ خۄش دِوَان خوشی دِوَان اگر اِنسان دۄہَس منٛز گنٛٹہٕ ژور پانٛژھ شےٚ اَصٕل پٲٹھۍ پٔرِتھ چھِ ہٮ۪کَن پَتہٕ باقٕیَسٕے منٛز گِنٛدُن وِنٛدُن تہٕ یہِ چھِ مےٚ واریاہ زیادٕ خوشی دِوَان دوٚیِم چیٖز یُس مےٚ خوشی چھُ دِوَان سُہ گوٚو ٹرٛیولِنٛگ مےٚ چھِ سُہ بَڑٕ پَسنٛد کَران ٹرٛیولِنٛگ اور ٹرٛیولِنٛگ سۭتۍ تہِ چھِ مےٚ واریاہ زیادٕ خوشی ملان تہٕ یہِ تہِ چھُ مےٚ واریاہ زیادٕ خوشی دِوان ٹرٛیولِنٛگ چھُس بہٕ اکثر بیشتر کَران چاہے سُہ پَتہٕ پنٛنِس ڈِسٹِرٛکَس منٛز چھا یا پنٛنِس سٕٹیٹَس منٛز چھےٚ جموں کشمیٖرَس منٛز چھےٚ یا پَتہٕ سۄ امہِ نٮ۪بَر باقٕیَن ریاستَن منٛز چھُ سا بہٕ گژھان اکثر بیشتر چھُس بہٕ گژھان اور اَمہِ سۭتۍ چھُس بہٕ واریاہ زیادٕ مطمعین روزَان زندگی منٛز مےٚ چھِ باسان زَنہٕ تہِ چھِ زندگی مےٚ یِم کینٛہہ سبق دِوان ہیٚچھناوان اَتھٕ وَتہِ منٛز یا سفرَس دوران واریاہ زیادٕ چھِ مےٚ پسَنٛد تِکیٛازِ الگ الگ لُکَن سۭتۍ چھِ یہِ وابستگی روزان وۄتھُن بِہُن روزان ییٚمہِ سۭتۍ زَن بہٕ واریاہ زیادٕ خۄش چھُس روزان یہِ چھُ اَکھ چیٖز مےٚ واریاہ زیادٕ پَسنٛد چھُ تہٕ یہِ چھُ مےٚ واریاہ زیادٕ خۄش کَرَان دٔیِم چھِ گوٚو یہِ چھُس بہٕ خۄش گژھان تَمہِ سۭتۍ ییٚلہِ بہٕ وٕچھَان چھُس زَنتہِ گژھِ کانٛہہ اِنسان میٛانہِ وجہ سۭتۍ خۄش اور سُہ تہِ چھُ مےٚ بے انتہا خوشی دِوَان مطلب اگر میٛانہِ سۭتۍ کٲنٛسہِ اِنسانَس مدد گژھِ کٲنٛسہِ اِنسانَس سٕنٛز پریشٲنی گژھِ دوٗر کٲنٛسہِ اِنسانَس رۄپیو دٔہَو طریٖق ہٮ۪لٕپ گژھِ وَتھ ہاونہٕ ذٔریعہِ ہٮ۪لٕپ گژھِ یا کیٛاہ چھِ اَتھ وَنان کُنہِ تہِ رنٛگہٕ اگر کٲنٛسہِ بہٕ مَدَد ہٮ۪کہٕ کٔرِتھ پَتہٕ تمہِ سٕنٛز پریشٲنی ہٮ۪کہٕ کَم کٔرِتھ مےٚ چھِ قۄدرٔتی آسان أنٛدٕرۍ سۄ مطمعینگی ہِش یِمَن مطمعین ہیوٗ چھُس بہٕ روزَان اور تَمہِ سۭتۍ چھِ مےٚ واریاہ زیادٕ خوشی روزَان ییٚمہِ ساتہٕ تہِ بہٕ مطمعین آسہٕ خوشی وِز واریاہ زیادٕ خۄش روزان بیٛاکھ چھُس بہٕ بہٕ چھُس اَکھ کَرَان آسَان کِرکَٹ گِنٛدَان بہٕ چھُس واریاہ زیادٕ کِرکَٹ گِنٛدنُک شوقیٖن تہٕ کِرکَٹ گِنٛدنہٕ سۭتی چھِ مےٚ واریاہ زیادٕ خوشی ملان تہٕ کِرکَٹ چھُس بہٕ لۄکچار پٮ۪ٹھَے گِنٛدَان تَمہِ موٗجوٗب چھُ مےٚ وٕ کانٛہہ کانٛہہ نَے اَکھ عادت بنیومُت تہٕ یہِ چیٖز تہِ چھُ اِنسانَس واریاہ زیادٕ خوشی دِوَان لگ بگ وٲتۍ مےٚ دٔہ پنٛداہ ؤری نَتہٕ وُہ ؤری بَچپَن پٮ۪ٹھَے کِرکَٹ گِنٛدان اور ییٚمہِ ساتَن تہِ کِرکَٹ گِنٛدان تَمہِ ساتہٕ چھُنہٕ کانٛہہ پریشٲنی وریشٲنی اِنسانَس روزَان کہیٖنۍ تَمہِ ساتہٕ چھِ مےٚ واریاہ زیادٕ خوشی آسَان اور بَڑٕ مَزٕ چھُ یِوَان گنٛدَنس